مےٚ ہسا اوس کوٚرمُت اۭں اکھ ڈِنر سیٚٹ آڈر سُہ ہسا چھُ واریاہ ڈِنر سیٚٹ اصٕل زِ مےٚ ہسا اوس امہِ برونٛہہ تہِ اکھ ڈِنر سیٚٹ کوٚرمُت آڈر مگر سُہ ہسا اوس ؤستھ برینٛڈ ؤسِتھ ایٹم اوس سُہ تہٕ سُہ ہسا اوس بکواس یُس ہسا مےٚ یہِ ڈِنر سیٚٹ کوٚر آڈر یہِ ہسا چھُ واریاہ زیادٕ اصٕل واریاہ زیادٕ خوٗبصوٗرت نقٲشی ٲس اتھ ہسا چھِ ییٖژاہ کٔشش اۭں زِ تہٕ مطلب امچہِ اتھ چھِ یژھ نقٲشی امہِ نقٲشی ہنٛز کٔشش چھِ ییٖژاہ یہِ چھِ انسانس پانس کُن کھِچاوان مطلب انسانس پانس کُن اٹریکٹ کران اتھ منٛز ہسا چھِ واریاہ زیادٕ خۄش گژھان مطلب انسان چھُ أنٛدرۍ تمبلان زِ بہٕ ہیٚمہٕ ہا یہِ بہٕ انہٕ ہا یہِ گرٕ